ییٚمہِ ساتہٕ ہَسا کٔشیٖرِ ہنٛدِس ریٚوٲتی نژنٕکِس بارس منٛز کَتھ چھِ وَسان تہٕ ہر کٲنٛسہِ ہنٛدِس زیٚیہِ پیٚتِس پٮ۪ٹھ چھُ گۄڈٕنیٚتھٕے روٚفۍ نژنٕکۍ کَتھ یِوان آو روٚفۍ نژُن ہَسا چھُ کٔشیٖرِ ہُنٛد اَکھ نامور نَژُن اَتھ منٛز ہَسا چھِ زَنہِ کٲم کَران یعنی یہِ روٚفۍ نَژُن ہَسا چھُ زنانَن ہنٛز کٲم نَہ کہِ مردن ہنٛز کٲم اتھ منٛز ہَسا چھِ زنانہٕ پنٕنۍ ریٚوٲتی تہٕ ریٚوٲجی پَلو لاگان یِم تہِ اَتھ منٛز حِصہٕ نِنہٕ وٲلۍ زنانہٕ چھِ آسان تِم ہَسا چھِ کٲم کَران تِم ہَسا چھِ اَکیٚے قٕسمُک کَپُر لاگان یُس زَن ہَسا کٔشیٖرِ ہُنٛد اکھ ریٚوٲتی کپُر آسان چھُ اَمہِ پتہٕ ہَسا چھِ یِم اکھ أکِس سۭتۍ شانہٕ تہٕ قدم مِلٲیِتھ اکیٚے ساتہٕ تُلان ییٚلہِ باسان چھُ زن یہِ چھُ اکوٗے اِنسان تُلان تَمہِ آیہِ چھِ یِم سٲری سوجہٕ بوجہٕ سان اکیٚے ساتہٕ پنُن قدم برٛۄنٛہہ تُلان اَمہِ پتہٕ چھِ پتھ کُن تُلان اتھ خاص قٕسمٕکِس نژنَس ہَسا چھُ ناو پیٛومُت روٚف تہِ یہِ ہسا چھُ کٔشیٖرِ منٛز وارِیاہ نامور نژُن ماننہٕ یِوان ییٚلہِ تہِ کٔشیٖرِ منٛز کانٛہہ خوشی ہنٛز کٲم سپدان چھُ سُہ ٲسۍ تن خانٛدر سُہ ٲسۍ تن مٲلہٕ یا ٲسۍ تن بدل کانٛہہ تہوار تہٕ تَمہِ ساتہٕ ہَسا چھِ کٔشیٖرِ ہنٛز زنانہٕ یہِ روٚف کَران تہٕ اَمہِ سۭتۍ ہَسا چھِ تِم اَمہِ چیٖزُک اَمہِ خوشی ہُنٛد لطف ہیٚکان تُلِتھ پانَس سۭتۍ سۭتۍ ہَسا چھِ یِمہٕ وُچھن وٲلۍ آسَن تِم تہِ ہَسا چھِ ہیٚکان اَمہِ تہوارُک اَمہِ خوشی ہُنٛد لطف تُلِتھ تہٕ اَتھ کُن ہیٚکان حِصہٕ نِتھ اَمہِ پتہٕ اگر أسۍ بیٚکہِ نامور کٔشیٖرِ ہِنٛدِ نژنُک کَتھ کَرو تتھ منٛز ہَسا چھُ یِوان دوٚیِم ناو پتہٕ بچہٕ نغمُک آ یُس یہِ بچہٕ نغمہٕ چھُ اَتھ منٛز ہَسا چھَنہٕ زنانہٕ حِصہٕ نوان کیٚنٛہہ بٔلکہِ زَن چھِ اَتھ منٛز نِوان کٔشیٖرِ ہنٛدۍ مرٕد حِصہٕ مگر ییٚلہِ أسۍ مردن ہنٛز کَتھ کَرو تِم ہَسا چھِنہٕ اَمہِ ساتہٕ مردن ہنٛدۍ پۄشاک لاگان کیٚنٛہہ بٔلکہِ چھِ تِم زنانَن ہنٛدۍ پۄشاک لاگان یَتھ منٛز زن زنانَن ہنٛد پھیٚرن تہٕ زنانَن ہُنٛد پٮ۪ٹھہٕ ڈُپٹہٕ ٲسۍ تن یا سٲڈۍ ٲسۍ تن یِم ہَسا چھِ سُے دِوان تہٕ باسان چھُ زن چھِ یِم زنانٔے مگر ژَکہِ چھِ یِم آسان مرٕد تہٕ یہِ ہسا چھُ یِوان اتھ منٛز چھِ کَران کٲم یِم یِم ہَسا چھِ اتھ منٛز نژنہٕ علاوٕ علاوٕ کیٚنٛہہ مزٲخی خیالات یا مزٲخی کَتھہٕ لوٗکن وَنان ییٚمہِ سۭتۍ زن لوٗکھ خۄش چھِ سپدان یہِ بچہٕ نغمہٕ ہسا چھُ تَمہِ وِزِ کرنہٕ یِوان ییٚلہِ ہسا خانٛدرس منٛز کیٚنٛہہ خاص مہمان آسٕنۍ چھِ آمٕتۍ یِوان چھِ تہٕ پتہٕ چھِ آسان تِم خاص مہمان اسہِ تِمن حظ چھُ آسان لطف انٛدوز تلن اَمہِ خانٛدرُک تہٕ پتہٕ چھِ یِوان بچہٕ نغمہٕ کرنہٕ تہٕ تِم مہمان ہَسا چھِ اَمہِ چیٖزُک مزٕ تُلان تہٕ اتھ بچہٕ نغمس منٛز ہَسا چھِ کیٚنٛہہ لوٗکھ آسان اتھ منٛز چھِ یِمو کیٚنٛہہ نفر آسان تھٲمِتۍ یِم ہَسا سارٔنٛگۍ تہٕ ڈف چھِ وایان تہٕ تَمہِ سۭتۍ ہَسا چھُ اَکھ خۄشگوار سوز نیران تہٕ اَمہِ پتہٕ اگر أسۍ بیٚیِس نامور نژنٕکِس بارس منٛز کَتھ کَرو تتھ منٛز ہَسا چھُ یِوان بانٛڈٕ پٲتھٕر آ بانٛڈٕ پٲتھرِ منٛز ہَسا چھِ کٲم گَژھان تتھ منٛز ہَسا چھِ اَکھ یا زٕ نفر آسان ڈول واینَس پٮ۪ٹھ بیٛاکھ ہَسا چھُ آسان سارٔنٛگۍ واینَس پٮ۪ٹھ تہٕ یِم ہَسا چھِ وایان یہِ سارٔنٛگۍ تہٕ ڈول تہٕ زٕ یا ترٛےٚ نفر چھِکھ آسان تھٲمِتۍ اَتھ منٛز نژنَس پٮ۪ٹھ یِم ہَسا چھِ آسان نَژان تہٕ یہِ بانٛڈٕ پٲتھٕر ہَسا چھِ یِوان عام طور تَمہِ ساتہٕ کرنہٕ ییٚمہِ ساتہٕ زنہٕ کانٛہہ تہوار آسہِ یا ییٚمہِ ساتہٕ کانٛہہ سیٲسی لیٖڈر زینان چھُ ییٚمہِ ساتہٕ سُہ ایٚلیٚکشن چھُ زینان تہٕ سُہ ہَسا چھُ تَمہِ پتہٕ کٲم کَران سُہ ہسا چھُ یِمن بانٛڈٕ پٲتھٕر کَرن والیٚن اَنان تہٕ یِم ہَسا چھِ نَژان تہٕ سُہ ہسا چھُ اَمہِ سۭتۍ تَمہِ ساتہٕ پننہِ خوشی ہُنٛد اظہار کَران